مےٚ ہَسا اوس بایِک چَلاونُک واریاہ شوق لَکٹہِ پٮ۪ٹھَے اَسہِ ٲسۍ گَرِ بایِک اَکھ میٛٲنِس بٔڈِس بٲیِس سُہ ہَسا اوس بایِک چَلاوان مگر سُہ اوس نہٕ مےٚ دِوان یوٗز کَرنہٕ تیُٚتھ کانٛہہ کینٛہہ یُتھ کال سا بہٕ بوٚڑ گوٚوُس تہٕ مےٚ ہَسا لٲج سۄ سٹاٹ بہٕ اوسُس نِوان بایِک مان ژٕ تھوڑا بہت کَڑان چھَلان وَلان یہِ ٲس تھوڑا تھوڑا پَکان پَتہٕ حظ گوٚو مےٚ واریاہ شوق پَتہٕ حظ أنۍ مےٚ پَنٕنۍ بایِک وارٕ وارٕ بوٚڑ گوٚوُس پَتہٕ أنۍ مےٚ پَنٕنۍ بایِک مےٚ ہَسا چھِ ؤنکٮ۪س پَنٕنۍ بایِک مےٚ ہَسا چھِ واریاہ خۄش گژھان یہِ بایِک چَلاوٕنۍ کیٛازِکہِ مےٚ چھِ فرٛنٛڈٕس تہِ فرٛنٛڈ زٕ ژور تِمَن تہِ چھِ مےٚ بایکہٕ أسۍ حظ چھِ منٛزٕ گژھان تِمَن بایکَن پٮ۪ٹھ گژھان چَکرَس اورٕ یورٕ گژھان پِکنِک سپاٹَن پٮ۪ٹھ گژھان تہٕ بیٚیہِ حظ چھِ مےٚ مےٚ چھِ وۄنۍ واریاہ ایٚکٕسپیٖریَنٕس بایِک چَلاونَس منٛز بہٕ ہَسا چھُس وۄنۍ واریاہ ہیٚک دوٗر ہیٚکان گٔژھِتھ یِمَن بایکَن پٮ۪ٹھ تہٕ بہٕ چھُس واریاہ خۄش گژھان ییٚلہِ بہٕ بایِک چَلاوان